سَر پروڈکٹ چھُ گیٖزر گیٖزر یُس چھُ سُہ چھُ ہیوٕلٕز کمپنی ہُند گیٖزر سُہ چھُ واریاہ اَصٕل گۄڈنٮ۪تھٕے چھُ سُہ آسہِ وٕچھُن آب دِوان واریاہ کم ٹایمس پٮ۪ٹھ چھُ اَسہِ وٕچھُن آب دِوان چاہے بیٚیہِ چھُ تَتھ وولٹیج لگان واریاہ کم تہٕ بیٚیہِ چھُ سُہ وِداِن مطلب سُہ چھُنہٕ ٹایِم کران زایہِ کینٛہہ سُہ چھُ اسہِ پانژن مِنٛٹن مَنز دِوان اسہِ آب ؤشنٲیِتھ سُہ چھُ واریاہ اَصٕل سُہ چھ ہٮ۪کان أسۍ صاف تہِ کٔرِتھ سُہ ہٮ۪کَو أسۍ چھٔلِتھ تہِ تمہِ منٛز کڑو سُہ نیٚبر سُہ ہٮ۪کَو چھٔلِتھ تہِ بیٚیہِ چھُ سُہ آسان لایٹ ویٹ سُہ چھ ہٮ۪کان آسٲنی سان وٲلِتھ بۄن صاف کٔرِتھ ییٚتہِ ہیور بیٚیہِ تہٕ تَمہِ سۭتۍ چھِ أسۍ گۄڈنٮ۪تھٕے الیکٹرسٹی سُہ چھ أسۍ سیٚو کران تَتھ چھ واریاہ کم وولٹیج لگان تمیُک دٔیِم گوٚو کہِ أسۍ چھ گیس تہِ ہٮ۪کان بچٲیِتھ کیازِ کہِ گرم آب چھنہٕ أسۍ ہیٚکان کُنہِ تَتھ پٮ۪ٹھ گیسس پٮ۪ٹھ یُس گرم آب تھو سُہ گَژھِ خرچ تہٕ اسہِ یُس گیٖزر چھُ سُہ چھُ اسہِ تمہِ سۭتۍ مطلب کم ٹایَمس پیٚٹھ کم ایلیکٹرسٹی منٛز آب وٕشُن کٔرِتھ دِوان تہٕ بیاکھ چھُ تَتھ منٛز کہِ سُہ چھُ أسۍ تَتھ چھُ پانَے گسان تہٕ زیٛادٕ چھُ گسان آب گرم سُہ چھُ پانَے گسان آٹو کٹ سُہ چھُنہٕ تمہِ سۭتۍ چھُنہٕ دزنُک خطرٕ آسان کینٛہہ تہٕ بیٚیہِ چھ تَمہِ سۭتۍ أسۍ سُہ چھُ لگان زیٛادٕ وندس ییٚلہِ تۭر چھ آسان تَمہِ ساتہٕ چھِ أسۍ زیٛاد یوٗز کران کیٛازِ کہِ أسۍ چھِ تَمہِ ساتہٕ وٕشُن آبٕچ آسان زیٛادٕ ضروٗرت تہٕ تَمہِ سۭتۍ چھُ اسہِ واریاہ ہیلٕپ کران